اَسَلامُ علیکُم مےٚ چھُ ناو اربیٖنا بہٕ چھَس روزان شُپورِ تہٕ اگر بہٕ کُکِںٛگ کَرٕ میٛانٮ۪ن گَرِکٮ۪ن ہُنٛد میٛانہِ ماجہِ ہُنٛد رِیَکشَن روزِ یہِ کہِ تِم گژھن واریاہ زیادٕ خۄش تہٕ تِم چھِ وَنان اکثر لٔڑکی ہٕنٛدۍ خٲطرٕ چھِ کُکِنٛگ ضٔروٗری ہر لٔڑکی گژھِ ہیٚچھِنۍ پرٛٮ۪تھ کانٛہہ رِسِپی بَناوٕنۍ پرٛٮ۪تھ کانٛہہ غذا بَناوُن تہٕ یہِ چھِ آسان أکِس لٔڑکی ہِںٛدۍ خٲطرٕ واریاہ بہتر تہٕ سانٮ۪ن گَرِکٮ۪ن ہُنٛد رول آسہِ تَتھ منٛز زِ تِم کَرَن اَسہِ واریاہ زیادٕ سپوٹ

بیٚیہِ گژھن تِم واریاہ زیادٕ خۄش